یہِ چھُ وَنان کہِ تُہۍ ؤنو سا تِم سِیاسَتٕچ پارٹی حِصہٕ بیٚیہِ ہسا ؤنہِ ہُکھ تُہۍ تِم ہیڈ لیٖڈر یِم ہسا تُہۍ زٲنۍہُکھ پَنٕنہِ ایریا منٛز پَتہٕ ؤنِو سا تِہِندۍ ایجینڈاز تِم کِتھ پٲٹھۍ ہسا چھِ ہیلٔپ کران أکِس سِٹیٖزَنَس سِٹیٖزَنشَپ اِن دَ میٖنز روزَن وٲلِس ییتہِ شہری یس وَنو أسۍ کٲشِرٮ۪ن اَلفاظن منٛز مےٚ باسان اَگر پَنٕنہِ ڈِسٹرک مطلب ڈسٹرک کیاہ مےٚ چھُ ڈِسٹرک بارامولہ یِوان وۄنۍ اَگر بہٕ بہٕ ہسا زانَن پَنٕنہِ ایریا منٛز عمران رَضا اَنساری اَگر ہسا اَسہِ تٔمۍ سُند یہِ وُچھو تٔمۍ سُند رول سُہ ہسا چھُ مطلب تیُتھ دیان نہٕ ہسا چھُنہٕ تٔمِس پَنٕنِس عَوامَس پٮ۪ٹھ یُتھ أکِس لیٖڈرَس آسُن گژھِ بیٚیہِ ہسا چھِ أسۍ گۄڈَے پَزِ یِمن لیٖڈرَن یاد تھاوُن یہِ تہِ تِکیازِ لکو ۂندۍ سۭتی چھِ آسان لیٖڈر تہٕ لیٖڈر ہسا چھُ تکیازِ یوتام نہٕ لُکھ کرن أکِس لیٖڈرَس رِپریزینٹ پَنٕنی قۭمتی ووٹ دِنَس توتام کِتھ پٲٹھۍ ہیٚکہِ بٔنِتھ پَتہٕ ہسا چھُ أمِس لیٖڈرَس پانَس تام عمران رضا اَنساری صاب ہسا چھُ چھَس بہٕ پَنٕنہِ ایریا منٛزٕ زانان سُہ ہسا چھُ منٛزٕ مطلب تِمن لۄکٔٹین اَگر ہسا أسۍ اِن ڈیٖپ سینٔس وٕچھو کُنہِ وِزِ ہسا چھُ سُہ کران مدد سُہ تہِ ہسا تَمہِ وِزِ ییٚمہِ وِزِ ہسا تِمو تَتھ وَنو أسۍ کیاہ چھِ اَتھ وَنان ییٚمہِ وَزِ ہسا تِمن کیاہ پَنُن مَفاد آسہِ تَمہِ وِزِ ہسا چھُ سُہ کران لوٗکَن مدد